مےٚ کٔر واریاہن جاین ڈیوٹی یتھ منٛز شہرٕ جٔمہِ ہماچل راجستان ویسٹ بنگال حیدرآباد تہٕ بییٚہِ لداخ ونکیس چھُس بہٕ لداخس منٛز ڈیوٗٹی کران یتھ منٛز ییٚتہِ باسیٚو مےٚ واریاہ اصل اصل امہِ حساب کہِ تتہِ چھنہٕ زیادٕ ڈیٚوٹی لگان تہٕ مشکلات چھِ تتہِ واریاہ زیادٕ یتھ سایٚڈس چھ چین چینُک باڈر تہِ پٮ۪وان مزٕ چھُ بییٚہِ حیدرآباد یۄس زن نمبر ون سٹی چھِ ہندوستانس منٛز تہٕ بییٚہِ چھُ جٔمہِ تہِ تھوڑا بہت مزٕ مزٕ چھُ پرٮ۪تھ کُنہِ جایہِ مگر نٮ۪برٕ چھُ زیادٕ گرم ستاوان یُس واریاہ مشکلات چھُ کران ییٚمہِ سۭتۍ واریاہ دٕکتھ چھِ یِوان تہٕ بییٚہِ چھِ ہماچل چھِ تویتہِ واریاہ اصل تتہِ چھُ تتہِ چھ ییٚتۍکُے کٔشیٖر ہُنٛدے کلیمیٹ مون سون کلیمیٹ تتہِ چھ أتۍ سٕے روٗد تہٕ أتۍ سٕے تاپھ پٮ۪وان ییٚمہِ سۭتۍ تتہِ چھُنہٕ باسان ڈیٚوٹی مشکل کرٕنۍ کینٛہہ